مےٚ حظ اوس تجُربہٕ ییٚلہِ حظ مےٚ پَنٕنۍ باغ دیُت أکِس شخصَس لاگنہٕ خٲطر مےٚ ووٚن مےٚ ٲس مطلب اَتھ متعلق ٲس مےٚ واریاہ زیادٕ تَجُربہٕ مےٚ ووٚن مےٚ دِژ تٔمِس واریاہ صلاح ژٕ کیٛاہ کَرَکھ اَتھ ژٕ کِتھ کٔنۍ لاگَکھ اَتھ ژےٚ کیٛاہ چھی گۄڈٮ۪تھ کَرُن گۄڈٮ۪تھٕے حظ ووٚن مےٚ تٔمِس ژٕ کَر کٲم ژٕ بَناو اَتھ گۄڈٮ۪تھ ژٕ تھاو ترٛاو اَتھ مطلب میٚژ تمہِ پَتہٕ ترٛاوُس درٛمُن ییٚلہِ اَتھ درٛمُن کھَسہِ اَتھ بَنہِ یہِ بَںہِ واریاہ زیادٕ خُشگوار تمہِ پَتہٕ حظ ووٚن مےٚ تٔمِس کٲم مےٚ دوٚپمَس لاگ ژٕ سایڈَن سایڈَن اَتھ یِم کُلۍ ییٚلہِ تٔمۍ مےٚ حظ ٲسۍ مےٚ حظ دوٚپ تٔمِس لگاو یِم پوشہِ کُلۍ اَتھ ژٕ وٕچھ ییٚلہِ اَتھ پوش پھَلَن اَن یہِ کیُتھ سَجہِ بہرحال تٔمۍ حظ لٲگۍ تَتھ پوشہِ کُلۍ تٔمۍ حظ کوٚر تی یہِ مےٚ تٔمِس ووٚن ییٚمہِ منٛز ییٚمہِ منٛز مےٚ تٔمِس کَتھ یِم یِم منٛز مےٚ تٔمِس قٕسٕم ووٚن ژٕ کیٛاہ کَرَکھ تیٚمۍ حظ کوٚر تی تٔمۍ حظ کوٚر گۄڈٮ۪تھ کٲم تٔمۍ حظ اوٚن میٚژ تٔمۍ حظ ترٛٲو تَتھ باغَس میٚژ تٔمۍ حظ کٔر تٔمۍ حظ اوٚن درٛمُن تٔمۍ حظ لوگ تَتھ درٛمُن سُہ تٔمۍ حظ تٔمۍ حظ أنۍ تٔمِس حظ ووٚن مےٚ اَن تِم کُلۍ پوشہِ کُلۍ تٔمۍ حظ لٲگۍ پوشہِ کُلۍ تٔمۍ حظ لٲگۍ تِتھَے کٔنۍ یِتھ کٔنۍ مےٚ تٔمِس ووٚن تٔمِس حظ ووٚن مےٚ صُبحٲے صُبحٲے آس یِمَن آب ترٛاوان ژیٖر ژیٖر آس یِمَن آب ترٛاوان یُتھ حظ تٔمۍ تِتھٕے کَنَن مون تٔمِس حظ تٔمۍ سُنٛد یُس حظ یُس حظ سُہ باغ چھِ آز وٕچھ سُہ حظ چھُ وٕچھُن لایق کیٛازِکہِ تٔمۍ حظ تِتھ کٔنۍ تم تِم میٚٹیٖریَل یِم حظ مےٚ تجرُبہٕ اوس یُس ییٚمہِ حِساب حظ مےٚ تٔمِس ووٚن تٔمۍ حظ ترٛٲو تٔمی حِساب تٔمۍ سُنٛد باغ حظ چھِ آز وٕچھُن لایق تَتہِ حظ چھِ تِم تِم پوش کھٔتۍ مٕتۍ تَتہِ حظ چھِ تِمہٕ خوٗبصوٗرت فوٹو وۄتھان تَتہِ حظ سُہ حظ چھِ اِوان آز ماننہٕ تٔمۍ سُہ حظ چھِ تَتَس سُہ باغ یِوان ماننہٕ